نہ نہ اگر أسۍ گۄڈنِچی کَتھ سکوٗل ہایَر سیکینٛڈری کالیجین ہِنٛز یا یوٗنیٖورسٹیٖیَن ہِنٛز کَتھ کَرو کٔشیٖرِ منٛز ییٚتہِ چھنہٕ کَشمیٖری لینٛگویج یِمَن جایَن یوٗزٕے یِوان کَرنہٕ اَڈین چھنہٕ تَگان کَشمیٖری کَرنی پتہٕ اگر أسۍ میٖڈیاہٕچ کَتھ کَرو تِم چھنہٕ زِ بِلکُل کِہیٖنۍ نہٕ کٲشِر پٲٹھۍ کَتھ کَران تِم چھِ صِرِف اِنٛگریٖزی آسان بَکان